اَگر ہَس یہِ بہٕ گاو آنَن فَرٕض کَرو مےٚ حظ أنۍ گاو تہٕ گاو رَچھنُک طریٖقہٕ کیاہ چھُ تہٕ مےٚ کیاہ چھِ تٔمِس سٕتۍ گۄڈٕ کَرُن اسہِ چھُ سارنی پے کھیوٚن چھُ ضروٗری ییٚلہِ زَن کہِ زِندٕ روزنہٕ خاطٕر اسہِ اِنسانَن چھُ کھیوٚن ضروٗری کھیوٚن چیوٚن تِتھے پٲٹھۍ چھُ تِمن تہِ کھیوٚن چیوٚن ضروٗری صُبحٲے گۄڈٕ أمِس تراوٕ بہٕ تریش یہِ چیاناوَن بہٕ گوڈٕ تریش تہٕ بییٚہِ تراوٕ بہٕ أمِس کوٚش ییٚلہِ زَن کہِ یِتھ پٲٹھۍ أسۍ چھِ بَتہٕ کھٮ۪وان تہٕ یِمن چھِ کوش تراوان تراوٕ بہٕ أمِس کوش فیٖڑ ویٖڑ یِم أمۍ سٕندۍ خٲطرٕ واریاہ ضروٗری چھِ تمہِ پَتہٕ تراوس بہٕ گاسہٕ لوٚو کھنڈ تہِ تہٕ دِمہِ ہوس تھوڑا بریک تھاوٕ ہوٚن أندر کُنے تہٕ دمہٕ ہوس تھوڑا بریک مَطلَب رُکاو ہوٚن تھوڑا تھکھ دِمہٕ ہوس یوتام یہِ کھیٚیہِ أمِس شرۄپہِ گٲنٹہٕ کھَنڈ گٔژھِتھ زے گٲنٹہٕ پَتہٕ گٔژھِتھ مَطلَب دُپہرَس ہیو کَڑٕ ہوٚن نیبَر کُن کَرناو ہوٚن چَکر تہٕ کھیاناو ہوٚن بیرَن نہِ یہِ نیول نیول گاسہٕ کیازِ کہِ یُس نیول نیول گاسہٕ چھِ نیٖلہٕ گاسہِ سۭتۍ چھِ گٲو اَکھ چھِ کَران گاو صحت أصٕل یُس تۄیہِ پَنُن چاروٲے آسہِ تہٕ بییٚہِ چھِ دۄد تہِ کَران ٹھیٖک دۄد بٹھراوان ٹھیٖک کَران تہٕ کرس بہٕ کٲم کھٮ۪ناون نیول گاسہٕ تیٚلہِ بییٚہِ کرناوَن چَکرٕ ہان تہِ کیازِ أکسہِ جایہِ ہیکہٕ ہوٚن نہِ تھٲوِتھ کینٛہہ بٮ۪مار پیٚیہِ نٮ۪بَر کُن کَرناو ہوٚن چَکر بییٚہِ کھیٚیہِ نیول گاسہٕ تہٕ بییٚہِ چیناوہوٚن تِتھ پٲٹھۍ تریش ویش تھاو ہوٚن نٮ۪بَر کُن گٔنڈٕتھ یوتام یہِ دُپہرس شام تام تھوڑا نٮ۪بَر روزِ گاسہٕ واسہٕ کھیٚیہِ اَصٕل پٲٹھۍ تاکہِ یوتام شام واتہِ شام مَکلیو تہٕ یہِ ژانہٕ ہون بییٚہِ واپَس گانَس منٛز کَرٕ ہون بَند تراوٕہوٚس یِژھ پٲرۍ بییٚہِ گۄڈٕ چیناوٕ ہوٚن تریش تراوٕ ہوٚس کوٚش فیٖڈ ویٖڈ بییٚہِ تہٕ بییٚہِ تراوٕ ہوٚس پَتہٕ گاسہٕ واسہٕ سورُے کینٛہہ کھٮ۪ن تام یوتام ٹھوڑا ژیٖرۍ کال ہیوٗ واتہِ یوتام بَتہٕ چھِ کھٮ۪وان ژیر تام ژیٖرۍ بٲگۍ کَرٕ ہوس پَتہٕ کٲم دمہٕ ہوس نَظر بَن کٔرِتھ کہِ گاسہٕ واسہٕ چھُسا راتَس بۄچھِ ما لَگٮ۪س تھاوٕ ہوٚس تریشہِ بالٹیٖن اَکھ تہِ تَتٮ۪س بیٚیہِ تھاوٕ ہوٚس گاسا واسا بیٚیہِ تراوِتھ ییٚلہِ زَن کہِ اَگر راتَس بۄچھِ تہِ لَگٮ۪س تہٕ کھیٚیہِ یہِ بٮ۪مار پیٚیہِ نہٕ کینٛہہ تہٕ بۄچھِ وۄچھِ تہِ لَگٮ۪س نہٕ کِہِنۍ کھییٚہِ تے تہِ تریش تہِ چیٚیہِ تہٕ یِہوٚے یُس اَسہِ آسہِ حِساب چھُ یہوٚے چھُ پٮ۪وان دۄہَے دۄہَے کَنٹِنیو کَرُن تہٕ أتھ منٛز یُس پَنُن سون جانوَر چھِ سُہ چھُ روزان ٹھیٖک اسہِ تہِ چھِ واتان فٲیدٕ تہٕ تِم تہِ چھٕ روزان ٹھیٖک